ساروی کھۄتہٕ گۄڈٕنیٚتھٕے چھُ اَسہِ یِوان وازوان وازوان چھُ اَسہِ ہَر کُنہٕ خاص دۄہَس پٮ۪ٹھ یِوان بناونہٕ عید چھِ آسان یا کانٛہہ بوڑ دۄہ آسہِ یا گَرِ أسۍ کانٛہہ خاص دۄہ چھِ تھاوان تَمہِ ساتہٕ تہِ چھِ أسۍ وازوان بناوان تَتھ مَنٛز چھِ اَسہِ مسالہٕ یِم یوز چھِ گَژھان سُہ گوٚو بڑٕ ٲل چھِ گَژھان دالچیٖن چھِ گَژھان سَبٕز ٲلہٕ چھِ آسان رۄنگ چھِ آسان بیٚیہِ چھِ آسان نیٖل مر سوبوتھ مَرژٕوانگَن چھِ آسان ہَر کانٛہہ تیٖل چھُ گَژھان نون چھُ گَژھان لیٚدٕر چھِ گَژھان یِتھاے کٔنۍ چھِ تَتھ مَنٛز واریاہ مسالہٕ آسان یِم تَتھ مَنٛز استعمال چھِ گَژھان بیٚیہِ چھِ اَسہِ ٲں اَتھ مَنٛز بیٚیہِ چھِ اَسہِ اِتھہٕ کٔنٮ۪تھ گَنڑٕ ماز چھِ أسۍ رَنان گَرَن مَنٛز خاص کَر تِمَن مَنٛز چھُ اَسہِ بوڑ بوڑ خرچہٕ یِوان یَتھ مَنٛز أسۍ وازوان چھِ أسۍ کَران وازوان چھُ اَسہِ ییتنَس ساروی کھۄتہٕ خاص یِوان ماننہٕ سٲنِس کَلچَرَس مَنٛز تہِ سانٮ۪ن گرَن مَنٛز تہِ چھُ یہِ چھُ ماننہٕ یِوان یہِ وازوان تہٕ تَتھ مَنٛز چھُ اَسہِ پولاو یِیہِ اَسہِ یُس اَسہِ کٔشیٖر مَنٛز بَنان چھُ پولاو گوٚو فِریٖنۍ گٔیہِ ٲں حٔلوٕ چھُ یِم چیٖز چھِ اَسہِ بَنان بِریانی تہِ چھے وٕنکیٚنَس گَرَن مَنٛز بَنان بیٚیہِ تہِ چھِ اَسہِ اَتھ مَنٛز یِوان بیٚیہِ کانٛہہ مطلب مازَس مَنٛز یِن کانٛہہ ڈِشِز بناونہٕ ہَر کُنہِ طٔریقُک چھُ اَسہِ گَژھان ییتنَس اتھ منٛز استعمال بیٚیہِ چھُ بیٚیہِ اَگر بہٕ وَنہٕ گَنڑٕ تہٕ ماز چھُ مےٚ خۄش گَژھان مےٚ چھُ سُہ رَنُن تہِ تَگان تَتھ مَنٛز ییٚلہِ أسۍ تیٖل چھِ کاران گۄڈٕ تَتھ مَنٛز چھِ زِر فوٚل تہِ تراوان رۄہَن تہِ چھِس تراوان دالچیٖن پیٚونتۍ اوٚڑ تہِ تراہوس سُہ چھُ تھوڑا بیٚیہِ تراہوس گَنڑٕ اَکھ سُہ چھس بہٕ تھوڑا پیسٹ ہیٚو کَران تَتھ یَلہٕ لیٚدریار چھُ تَتھ پھیران پَتہٕ چھس بہٕ تَتھ پٮ۪ٹھ ماز تراوان سُہ چھُ آسان سٮ۪نرومُت مےٚ گۄڈٕ سِتیٖم أنِتھ سُہ چھِ سٮ۪نان پَتہٕ تراوو سُہ تَتھ تٔلنِس پَتہٕ چھس تراوان بیٚیہِ گَنڑٕ ہُتھ کٔنٮ۪تھ تہٕ سۭتۍ تہٕ پَتہِ چھِ تَتھ باقٕے مسالہٕ تہِ تراوان نون چھِ لیدٕر چھِ مَرژٕوانگن چھِ تراوان تَتھ مَنز تٔلیُن چُھس لَگان پَتہٕ چھِ تَتھ رَس قطرٕ تراوان پَتہٕ چھِس اَنان گرٮ۪کھ گرٮ۪کھ اَکھ زٕ ژور سُہ چھُ گَژھان تیار تہٕ سُہ چھُ مےٚ واریاہ واریاہ خۄش کَران